پانٛژھ تٲریٖخ اَکھ ژور زٕ ساس شےٚ سَتووُہ کاہ زٕ ساس تہٕ باہ اَرداہ ژور زٕ ساس تہٕ وُہ پَنٛداہ پانٛژھ زٕ ساس تہٕ اَکوُہ سَداہ سَتھ زٕ ساس تہٕ زٕتوٚوُہ